تِمن پانٛژن نفرن ہُنٛد ناو یِم مےٚ مطلب ہمساے چھِ گۄڈنیُک عبدُل عٔزیز بٹ عبدُل عٔزیز بٹ دۄیم عبدُل غٔنی لون ترٛیٚیِم چھُ عبدُل رشیٖد ڈار ژورم چھُ بٔشیر احمد چوپان پوٗنٛژم چھُ محمد یوٗسُف خانڈے یِم پانٛژھ چھِ مےٚ یِم پانٛژھ مان ژٕ پٔرسن یِم مےٚ یاد چھِ نیٚبریُڈ چھِ مےٚ